السَلامُ علیکُم اَسہِ کَریٚو آن لاین آرڈَر فُڈ ڈیٚلؤری خٲطرٕ تہٕ رہاشِم ریٚسٹورنٹَس پٮ۪ٹھ ییٚتہِ مَٹَن کَباب مَٹَن ٹِکہَ چَٹنی ایٚم سی کَبا مَٹَن سیکھ کَباب پِیزا چھُ بَنان یُس نَزدیٖک چھُ پیٚٹرول پَمپ داوٗد برجَس تہٕ اَسہِ کَریٚو آرڈَر پِیزا تہٕ مَٹَن کَباب وۄنۍ پیٚو اَسہِ یہِ آرڈَر کینسٕل کَرُن تکیازِ اتھ چھِ کینٛہہ وجوہات اَسہِ چھُ ہَمسایَن خانٛدَر تہٕ اور پیٚو گَژھُن تہٕ بیٚیہِ چھِ دوستَس گَرِ پرابلِم گٔمٕژ تور تہِ پیٚو گَژھُن امہِ موٗجوب چھُ وۄنۍ یہِ آرڈَر کینسٕل کَرُن ڈَبلیٚو ڈَبلیٚو ڈاٹ ہاشِم ریٚسٹورَنٹَس پٮ۪ٹھ کَریٚو اَسہِ آرڈَر پیزا تہٕ مَٹَن کَباب